مےٚ چھِ وٕچھمتۍ کَنسٕلیشَنٕز مگر مےٚ چھِ وٕچھمٕتۍ فوٹوز پٮ۪ٹھ نہ چھِ مےٚ وٕچھمٕتۍ تِم ٹیٚلِسکوپ ذٔریعہِ تہٕ فوٹووَن پٮ۪ٹھ چھِ مےٚ وٕچھمٕتۍ لایک کوسچَن مارٕک چھِ اَکھ رِمارکیبٕل شیپٕس بَناوان یا گرٛیٹ بِیَر چھِ یا اٮ۪لفا میجَر چھِ یا اُرسا میجَر چھِ إم چھِ کینٛہہ کانَسلیشَنٕز یِم اَکھ کَنسٕلیشَن گوٚو سُہ چیٖز یُس کانٛہہ مطلب گرُپ آف سٕٹارٕز یہِ تارکَن ہُںٛد اَکھ جُنٛڈ یُس اَکھ کانٛہہ زبردَس چیٖز چھِ بَناوان شیپ چھِ بَناوان کانٛہہ تٔتھی چھِ وَنان کنسٕلیشَن تہٕ مےٚ چھِ وُچھمُت کَنسٕلیشَن مگر مےٚ چھِنہٕ وٕچھمُت تِم پنٛنہِ مےٚ چھِ وٕچھمُت پنٛنہِ مےٚ فوٹوزَن منٛز وٕچھمٕتۍ مےٚ چھِنہٕ ٹیٚلِسکوپ ذٔریعہِ وٕچھمُت کِہیٖنۍ